سٲنِس ایریاہَس منٛز ہسا چھُنہٕ سۄ فیسَلٹی کِہینۍ ییٚمہِ سۭتۍ سٲنۍ بَچہٕ ہٮ۪کہٕ ہن پروپَرلی ویکسِنیشن کٔرِتھ سُہ نہ سا چھُنہٕ گۄڈٕنیتھ کِہینۍ نہٕ تَمہِ پَتہٕ ہسا چھُ یِم بٔرٕتھ سٔرٹِفکٹ چھِ بَنان تِم تہِ ہسا چھِنہٕ بَنان تَتہِ کِہینۍ یِم ہسا چھِ بَجہِ پروبلم سٲنِس ایریاہَس منٛز یِم چاہے کٲنسہِ تہِ زٔنۍ ڈیلؤری گٔژھۍ تن چاہے کٲنسہِ تہِ لٔڈیٖزس ڈیلؤری گٔژھتن تِمن ہسا چھُنہٕ پروپَرلی یِوان واتنہٕ تَتہِ کِہینۍ نہٕ چاہے بَچہٕ سانین بَچن ہسا چھُنہٕ پروپَرلی یِوان واتنہ کِہینۍ نہٕ تَتہِ نہ سا چہِنہٕ تٕم فیسَلٹیٖز یِمو سۭتۍ سٲنۍ شُرۍ فیوٗچرَس کُن لَمہٕ ہَن تَتہِ نسا چھِنہٕ بٔرٕتھ سٔرٹِفکٹ گۄڈٕنیتھ دَہہِ دۄہہِ ریٚتۍ دۄیہِ ریتۍ بَنان تَتہِ ہسا چھُ ویکسِنیَش سینٹر چھُیی نہٕ تَتہِ اَسہِ ہسا چھُ پیوان سری نَگر ہوسپِٹل کھسُن سِکِمٔز آسہِ نسا چھُنہٕ واتان پروپَرلی واتان تور کَہٕنۍ بہٕ ہسا چھِ گورمینٹَس گُزٲرِش کران کہِ سانین ہوسپِٹَلن وٲتِو ڈِسٹرک ایڈمِنِسٹریشنَس چھُس بہٕ گُزٲرِش کران کہِ سانین ہوسپِٹلَن وٲتِو اَتہِ کٔرِو پروپَرلی مینٹین چاہے کانہہ تہِ ٲسۍتَن کانہہ تہِ ویکسِنیشَن گٔژھ ایویلیبٔل آسٕنۍ سِکیٖمٔز گٔژھ بَچَن ہٕنز آسان ایویلیبٔل آسٕنۍ یِم ہسا چھِنہٕ اَسہِ پروپَرلی سِکیٖمٔز سِکیٖمٔز چھنہٕ اَسہِ تَرٲنی گۄڈٕنیتھ کانہہ تہِ سِکیٖم ٲسۍتن بَچن سُہ نسا چھِنہٕ اَسہِ واتان کِہینۍ آنگَن واڑۍ تراوہوکھ شُرۍ تِم ہسا چھِ گۄڈٕنیتھ بٔرٕتھ سٔرٹِفکٹ ژھانڈان تِم نسا چھِنہٕ اَسہِ پروپَرلی بنان تِم بٔرٕتھ سٔرٹِفکٹ تَتہِ کِہِنۍ تَمہِ سۭتۍ ہسا چھِ اَسہِ واریاہ پروبلِم گژھان یُس یہِ بٔرٕتھ سٔرٹِفِکیٹ چھےٚ آسان چاہے کانہہ تہِ سِکیٖم ٲسِنۍ تَران کانہہ ٲسِنۍ سٲلِم چھِنہٕ سیم آسان کِہینۍ کانہہ چھِ آسان أڑۍ غریٖب تِمَن اَگر سِکیٖم تَرن چاہے بَچَس رۄپییہِ ساس تَرِ رٮ۪تَس سُہ ہسا ہیٚکہِ تَمہِ سۭتۍ مینٹین کٔرِتھ پَنُن بَچہٕ کانہہ مول موج چھُنہٕ آسان تیوٗت تہِ اَمیٖر کِہینۍ یُس ہسا بَچَس پریویٹ سٔکوٗل ہیٚکہِ پَرنٲوِتھ پریویٹ ٹیوٗشَن ہیٚکہِ پَرنٲوِتھ گورمینٹَس ہسا چھِ سِکیٖم تھایمٕژٕ واریاہ کیٚنہہ مَگر واتان چھِنہٕ تِم تِمن فادرَن تام تِمَن مَدرَن تام کِہینۍ یِمن تَمِچ ضوٚرتھ چھےٚ آسان اَتھ ہسا چھِ تِمَن چھِ گۄدٕنیتھ تِمَن فادرَن مَدرَن اَنان تیوٗت کَلہٕ دود تُلِتھ ہُہ نِیو ہور ڈِپارٹمینٹَس گژھِو یَتھ ڈِپاٹمینٹَس گٔژھِو ییٚمہِ سۭتۍ تِم تِم تِمَن کلہٕ دود چھُ وۄتھان تِتھیو کارو سۭتۍ یِم تِم ڈِپاٹمینٹ وٲلۍ چھِ تِمَن اورٕ یور کران پوٚتُس ہسا چھُکھ نہٕ تران کِہینۍ تَمہِ سۭتۍ ہسا چھِ تِم واریاہ فیوٗچرَس کُن پَتھ گژھان تِم ہسا تِتھی غریٖب شُرۍ اَگر پَرناونہٕ یِہَن مینٹین یہَن کرنہٕ تِتھوٕے سِکیٖمَو سۭتۍ یِم ہسا گورمینٹَن ایویلیبٔل چھِ تھایمٕژ ؤنکیٚنَس بَچن ہٕندۍ خٲطرٕ تِم ہسا چھِنہٕ بَچَن ؤنکیٚنَس پروپَرلی واتان تِم سِکیٖمہٕ کِہنۍ بیٚیہِ کٔرِو حظ یہِ گورمینٹَس گُزٲرِش ہوسپِٹلَن منٛز چاہے کانہہ تہِ سِکیٖم چھِ کانہہ تہِ کانہہ تہِ پروپَر کانہہ تہِ روپَے چھِ واتان سۄ سا گٔژھ بَچَن تام ایویلیبٔل واتٕنۍ چاہے کانہہ تہِ بَچہٕ ٲسٕنۍ چاہے کانہہ تہِ کانہہ تہِ شُر ٲسِنۍ سُہ چھُنہٕ چاہے أمیٖر سُند شُرۍ ٲسِنۍ چاہے غریٖبب سُند شُرۍ ٲسِنۍ کانہہ تہِ شُر ٲسۍتن ییٚمسے سۭتۍ بَچہٕ مینٹین گژھ ہے چاہےغریٖب سُندے شُر آسہِ کانہہ تہِ ٲسۍتن اَگر مینٹین ہیٚکہِ ہے گژھِتھ ہسپِٹلَن منٛز یِم پروپرٹی یم سِکیٖمٔز ہر کانہہ غریٖب شُر أمیٖر غریٖب شُر ہسا ہیٚکہِ ہے أمیٖر شُرِس سۭتۍ کوپریشَن کٔرِتھ پَکنٲوِتھ تَتیس ہسا چھُ یہِ غریٖب شُر پیوان أمیٖر شُر ہسا چھُ برونہہ پَکان سُہ ہسا چھُ واریاہ پروبلِم ڈِسٹرک ایڈمِنِسٹریشَن چھِ أسۍ گُزٲرِش کران کہِ ہسپِٹلَن منٛز گژھن پروپرٹی مینٹین گژھٕنۍ ہر کانہہ چیٖز